ہِندوستانُک اَیٚجُکیشَن سِسٹَم چھُ واریاہ اَصٕل ہِندوستانَس منٛز چھِ واریاہ بٔڑۍ بٔڑۍ کالَیج یوٗنِیورسِٹی ییٚتہِ بَچَن تعلیٖم چھِ اَصٕل پٲٹھۍ دِوَان مگر اَتھ منٛز چھِ اکھ پرٛابلِم کہِ ہِندوستانَس منٛز چھِ واریاہ لَینٛگوَیج اَیوَیٚلَیبٕل یِمَو لَینٛگوَیٚجو ذٔریعہٕ سۭتۍ چھِ سٹوٗڈنٛٹس واریاہ پٕرٛابلِم گژھَان أکِس اکھ سٕنٛز باشا سمجِن یِمَن ییٚتہِ چھِ واریاہ باشا تِمَن چھُ گژھَان سمجَنَس منٛز مُشکِل أکِس جایہِ اکھ باشا بیٚیِس جایہِ بیٛاکھ باشا تِمن چھُ گژھَان واریاہ مُشکِل